فُڈ ریسِپی چیٚنَلٕز چھِ مےٚ واریاہ زیادٕ فیورِٹ مےٚ ییٚلہِ تہِ فری ٹایم چھُ مِلان یا لیجر ٹایم چھُ آسان بہٕ چھَس تَتھ منٛزفوٗڈ چیٚنَلٕز وٕچھان فُڈ چیٚنَلٕز منٛز چھَس بہٕ ساروی کھۄتہٕ زیادٕ پَنٕنۍ کَشمیٖری فُڈ چیٚنَلٕز وٕچھان چاہے یوٗٹوٗبَس پٮ۪ٹھ یہِ یا کٲشِر چیٚنلہِ پٮ۪ٹھ یا ٹی ویس پٮ۪ٹھ یِنۍ تَتھ منٛز یا بہٕ چھَس تَمہِ وَرٲے کَشمیٖر نیبر تہِ واریاہ فُڈ چیٚنلہٕ وٕچھان یوٗٹوٗبَس پٮ۪ٹھ تہِ بیٚیہِ ٹی وِیَس پٮ۪ٹھ تہِ ٹی ویس پٮ۪ٹھ چھُ اکھ مَشہوٗر شو یِوان سنجیو کپوٗرٕز کِچن یَتھ منٛز سُہ واریاہ قٕسمٕکۍ کھٮ۪ن چٮ۪ن رَنُن چھُ ہٮ۪چھناون تٔمۍ سٕندۍ پٮ۪ٹھ چھِ مےٚ واریاہ چیٖز ہٮ۪چھمٕتۍ بَناوٕنۍ فار اٮ۪کزامپٕل اِنسٹنٹ برٛیکفاسٹ کِتھ کٔنۍ بَناوو أسۍ جلدی جلدی منٛز سُہ چھُ مےٚ تٔمۍ سٕندۍ پٮ۪ٹھ ہیٚچھمُت زِیٖرا رایِس بَناوُن بِریانی بَناوٕنۍ چھ مےٚ تٔمۍ سٕے پٮ۪ٹھ ہٮ۪چھمُت آملیٹ پٔفی کِتھ پٲٹھۍ چھِ أسۍ بَناوان کھِچڈی کِتھ کٔنۍ چھِ أسۍ بَناوان سُہ چھِ مےٚ تٔمۍ سٕندۍ پٮ۪ٹھ ہٮ۪چھمٕتۍ یا کھیٖر کِتھ کٔنۍ چھِ أسۍ جلدی جلدی منٛز بَناوان سۄ چھِ مےٚ سنجیو کپوٗرٕنۍ کِچن چیٚنلہِ پٮ۪ٹھ ہٮ۪چھمٕژ ٹی وی یَس پٮ۪ٹھ بَناوٕنۍ پَتہٕ ٲسۍ یوٗٹوٗبَس پٮ۪ٹھ تہِ چھس بہٕ واریاہ فُڈ چینَلٕز وٕچھان

مِٹھٲے واریاہ قٕسمٕچ مِٹھایہِ کِتھ کٔنۍ چھِ أسۍ بَناوان پَکوڈا یِم کِرِسپی چھِ آسان تِم کِتھ کِنۍ چھِ بَناوان یا نِہاری کِتھ کِنۍ چھِ أسۍ بَناوان نِہاری کٔر مےٚ پَتہٕ پانہٕ تہِ دۄیہِ ترٛیٚیہِ پھِرِ ٹراے ییٚلہِ مےٚ وٕچھ رُبی کا کِچنس پٮ۪ٹھ سُہ کِتھ کٔنۍ چھِ یِوان بَناونہٕ تَتھ منٛز چھِ سۄ ڈِٹیٖل پٲٹھۍ وَنان تَتھ کُس کُس مصالہٕ چھُ لگان وِیوٚٹھ وِیوٚٹھ مَصالہٕ تِم کِتھ کٔنۍ چھِ اَسہِ آسان پیٖسٕنۍ أسۍ چھِ ہٮ۪کان چِکن یا نِہاری تہِ بَنٲیِتھ مَٹن نِہاری تہِ بَنٲیِتھ پَتہٕ کٔر مےٚ ٹراے چِکن نِہاری تَتھ منٛز چِکن یہِ اوس گژھان تَتھ منٛز تَتھ منٛز چھِ أسۍ بیسَن کا آٹا تہِ یوٗز کران آب چھِ یوٗز کران یا واریاہ نِہاری مَصالہٕ چھِ أسۍ تَتھ منٛز یوٗز کران یتھ منٛز وِیوٚٹھ وِیوٚٹھ مَصالہٕ چھِ یِوان ٲلہٕ دالچیٖن بٔڑٕ ٲلہٕ بِلیک پیٚپَر کُمِن سیٖڈٕس چھِ یِوان یا اَتھ منٛز چھِ پَتہٕ أسۍ صوف پوڈَر یوٗز کران یا یہِ صوف دانِول پوڈر یوٗز کران کَشمیٖری لال مِرِچ چھِ أسۍ اَتھ منٛز یوٗز کران آ اَتھ منٛز چھِ أسۍ گرم مَصالہٕ یوٗز کران سُہ سورُے ہٮ۪وٚچھ مےٚ أمۍ سٕے پٮ۪ٹھ بَناوُن بیٚیہِ یُس مےٚ أمۍ لَچھا پَراٹھا سُہ ہٮ۪وٚچھ مےٚ أمۍ سٕے پٮ۪ٹھ بَناوُن واریاہ اَصٕل پٲٹھۍ کوٚرُم پانہٕ تہِ ٹراے سُہ چھُ واریاہ مَزٕ دار بَنان پَتہٕ چھَس بہٕ بیاکھ چنل وٕچھان وِلیج کُکِنگ چنل تَتھ منٛز چھُ بَلکس منٛز تِم ہاوان واریاہ زیادٕ ییٚلہِ اَسہِ رَنُن آسہِ سُہ کِتھ کٔنۍ رَنو أسۍ تَتھ منٛز چھُ مےٚ ہٮ۪وٚچھ مےٚ وٕچھ مےٚ چِکن کِتھ کٔنۍ چھِ اَسہِ ییٚلہِ اَسہِ واریاہ زیادٕ چِکن آسہِ بَناوُن اَکی ساتہٕ سُہ کِتھ کٔنۍ چھِ أسۍ بَناوان بیٚیہِ ہٮ۪وٚچھ مےٚ تَتھ منٛز سُہ چھُ اکھ وایرل ویٖڈیو سوٗپ وِد کوٹ اِنٹسٹاین سُہ ہٮ۪وٚچھ مےٚ تَتھ پٮ۪ٹھ بَناوُن سۄ چھا واریاہ اَصٕل چنل باقٕے چھَس بہٕ کٲشِر چنلہٕ زیادٕ تر وٕچھان یَتھ منٛز چھُ یِوان کَشمیٖری ٹیسٹی ٹریٖٹٕس ییٚمہ پٮ۪ٹھ مےٚ وازوانُک آبہٕ گوش تہٕ رِستا ہٮ۪وٚچھ بَناوُن آب گوش یُس چھُنہٕ تَتھ منٛز چھِ أسۍ یوٗز کران مَٹن میٖٹ مَٹن میٖٹ چھِ أسۍ گرٛٮ۪کناوان آبَس منٛز تَتھ یُس ہٮ۪رکن پوٚس چھُ کھسان سُہ چھِ أسۍ رِموٗ کران پَتہٕ چھُ سُہ یُس تَتھ بۄن کٔنۍ چھُ بَچان تَتھ میٖٹ تہٕ بیٚیہِ آب سُہ چھُ پِیور آسان سُہ چھِ أسۍ یوٗز کران اَتھ منٛز چھُ بیٚیہِ اَسہِ ڈراے مِلِک پوٚڈر یوٗز گژھان أسۍ ہٮ۪کو اوم دۄد تہِ یوٗز کٔرِتھ مَگر زیادٕ چھُ اَتھ مَزٕدار بَنان ڈراے مِلِک پوٚڈٲرٕس منٛز یِم واریاہ زیادٕ مَصالہٕ گژھان یوٗز خٲلی چھُنہٕ اَتھ منٛز چِلی گژھان یوٗز کِہینۍ یوت یُس مزژٕوانگ چھ سُہ چھِنہٕ أسۍ اتھ منٛز یوٗز گژھان کہیٖنۍ تہٕ یہِ چھ اَسہِ وازوانُک اکھ ڈِش یہِ چھُ واریاہ زیادٕ مَزٕدار بَنان بیٚیہِ چھُ واریاہ زیادٕ نیوٗٹرِشس تہِ آسان دٔیُم یُس مےٚ أمۍ سٕندۍ پٮ۪ٹھ ہٮ۪وٚچھ بَناوُن سُہ چھُ رِستا یِوان رِستا چھُ آسان دٔگِتھ میٖٹ بالٕز یعنے کہِ أسۍ چھِ پیٖسان دَگان گۄڈٕ ماز اَنان مَٹنَس تہِ چھِ ہٮ۪کان بَنٲیِتھ أسۍ أسۍ چھِ یہِ گاڈٕ رِستہٕ تہِ ہٮ۪کان بَنٲوِتھ أسۍ أسۍ چھِ چِکن رِستہٕ تہِ ہٮ۪کان بنٲیِتھ أسۍ چھِ بیٖفُک رِستہٕ تہِ ہٮ۪کان بَنٲیِتھ رِستَس منٛز چھِ أسۍ گۄڈٕ ماز اَنان تس تَتھ کَڑان أڈجہِ اَلگ أڈجہِ اَلگ کٔرِتھ چھِ أسۍ سُہ ماز دَگان اَصٕل پٲٹھۍ دٔگِتھ چھِ تَتھ أسۍ بالٕز بَناوان میٖٹ بالٕز تِم چھِ پَتہٕ أسۍ آبَس منٛز تراوان گرٕم آبَس منٛز تِم چھِ پتہٕ یِمن تَتھ منٛز گرٛیکھ دِوان تِم چھِ دَران بیٚیہِ چھِ اَتھ منٛز اٮ۪گ تہِ ٹھوٗل تہِ گژھان یوٗز بیٚیہِ ہٮ۪وٚچھ مےٚ اَتھ منٛز بَناوُن زوٚمبرٕ ٹھوٗل تہٕ ہاکھ کِتھ کٔنۍ چھِ أسۍ رَنان زوٚمبرٕ ٹھوٗل گوٚو ییٚلہِ أسۍ ٹھوٗل چھِ سِوان پَتہٕ چھِ تَلان پَتہٕ چھِ سُے أسۍ ہاکَس سۭتۍ تراوان رَنان اَصٕل پٲٹھۍ مَصالہٕ ترٲوِتھ

بیٚیہِ چھِ أسۍ بیٚیہِ ہٮ۪چھۍ مےٚ أمۍ سٕندۍ نِش بِریانی بَناوٕنۍ چِکن بِریانی سۄ کٔر مےٚ پانہٕ تہِ ٹراے تَتھ منٛز چھُ بِریانی مَصالہٕ یِوان تیز پٔتی یِوان سۄ چھِ أسۍ یوٗز کران بِریانی منٛز چھِ أسۍ کران باسمٔتی رایِس اِستعمال یُس رایِس چھُ سُہ چھُ کَشمیٖرین ہُند سِٹیپٕل فُڈ تہٕ کٔشیٖرۍ چھِ زیادٕ تر رایس یعنے کہِ بَتہٕ کھٮ۪وان زیادٕ زیادٕ بَتَس سۭتۍ چھِ أسۍ یِمے سیِنۍ ویِنۍ یِم تہِ أسۍ ڈِشِز چھِ بَناوان تِم رَلاوان أتی کران کَنزوٗم أتی کھٮ۪وان بِریانی منٛز تہِ چھُ باسمٕتی رایِس یوٗز کران تَوے چھُ بِریانی تہِ زیادٕ یِوان کَشمیٖرس منٛزسٔرٕو کرنہٕ زیادٕ یِوان زیادٕ یِوان اِستعمال کرنہٕ ییٚتہِ اَگر کُنہِ تہِ ریسٹورنٹَس پٮ۪ٹھ گژھو تَتہِ آسہِ بِریانی ایویلیبٕل بِریانی چھِ زیادٕ ییٚتِکۍ لُکھ پَسند کران بیاکھ یُس یوٗٹوٗبَس پٮ۪ٹھ چنَل چھِ ڈیٹ اِز تاریک خانٕز چنَل تَتھ منٛز تہِ ہٮ۪وٚچھ مےٚ روگَن جوش وازوان کِتھ کٔنۍ چھُ یِوان بَناونہٕ بیٚیہِ واریاہ ژیٹنہِ چھُ سُہ ہٮ۪چھان تَتھ پٮ۪ٹھ بَناوٕنۍ یا گاڈٕ رَنٕنہِ چھِ تَتھ منٛز تٔمۍ ہٮ۪چھمٕژ گاڈٕ مطلب فِشِز فِشِز کِتھ کٔنۍ چھِ أسۍ رنان گاڈٕ چھِ گاڈٕ تہِ چھِ زیادٕ کَنزوٗم گژھان کَشمیٖر کٔشیٖرِ منٛز کٲشِر چھِ زیادٕ پَسند کران گاڈٕ کھٮ۪نہِ تِم تہِ ہٮ۪چھ مےٚ تٔمۍ سٕندۍ پٮ۪ٹھ بَناونہِ بیٚیہِ چھُ بیاکھ اکھ چنَل یِوان وار فار یوٗ ٹی وی وِلیج فُڈ چنَل اَتھ منٛز چھُ وازوانُک اکھ ڈِٹیلٕڈ ویٖڈیو یِمو بَنومُت تَتھ منز چھِ یِم ہاوان وازوانَس منٛز کیاہ کیاہ ڈِشِز چھِ یِوان تِم کِتھ کِنۍ چھِ یِوان بَناونہٕ یِتھۍ کٔنۍ کر کر چھِ أسۍ سٔرٕو کران

لگان بیٚیہِ چھَس بہٕ ٹراے کران پانہٕ تہِ پَتہٕ تِم سٲری ڈِشِز رَننٕکۍ تہٕ ٹیسٹ کران پَتہٕ چھِ تٔمۍ واریاہ زیادٕ مَزٕدرا بَنان